ٹیکنولجی چھُ سانہِ دۄہ دِش زِندگی منٛز نَظرِ یِوان یَتھ منٛز بَلَب فین کوٗلر فرج ٹی وی واشِنگ مِشیٖن بیترِ شٲمِل چھِ ٹیکنولجی بَنٲو سٲنۍ لایف واریاہ زیادٕ آسان تہٕ أسۍ چھِ رٮ۪تہٕ وادَن ہنز کٲم مِنٹَن منٛز کران تہٕ مِنٹَن ہنز کٲم چھِ سیکَنڈَن منٛز سَپدان یُس اِنسان ووت زوٗنہِ تام سُہ تہِ ٹیکنولجی ہِندِ مدتہٕ سۭتی ٹیکنولجی بَنٲو اَسہِ واریاہ زیادٕ سٲنۍ دۄہ دِش زِندگی مُختٔلف تہٕ خۄش گَوار أسۍ چھِ ہٮ۪کان ؤری وادَن ہُند صفر مِنٹَن منٛز طے کٔرِتھ تہٕ چھِ أسۍ دُنہیٖکین کوٗنن کوٗنن تام ہٮ۪کان وٲتِتھ ٹیکنولجی سۭتۍ سَپُد اَسہِ واریاہ زیادٕ فٲیدٕ أسۍ چھِ ہٮ۪کان پَنٕنین گرِ پٮ۪ٹھٕ بیٚیہِ کین دوٗر رِشتِدارَن سۭتۍ تہٕ رٲبطہٕ کٔرِتھ ٹیکنولجی چھُ سٲنِس وتھ بَوَس منٛز اکھ اَصٕل اکھ